یۄس ہَسا ٹیٚکنالجی چھِ أزِچ أمۍ ہَسا کٔر زِندَگی انٛدہیٚتھٕے بَدلٲو أمۍ زِندَگی برونٛہہ کال أسۍ اکھ تمہِ ساتہٕ ٲسۍ نہٕ کانٛہہ ٹیٚکنالجِیا کانٛگرِ ٲسۍ تَپان کَنٛگ ٲسۍ تَپان آز چھِ بٕلَوَر آز چھِ بَدَل بَدَل چیٖز گۄڈٕ ٲسۍ نہٕ فونٕے گۄڈٕ آسہٕ لینٛڈ لاینہٕ پَتہٕ وارٕ وارٕ آیہِ فون لَکٕٹۍ لَکٕٹۍ فون یِم گٔیہِ مِثال آز چھِ پرٛٮ۪تھ کٲنٛسہِ گَرَس مَنٛز بٔڑۍ بٔڑۍ فون مےٚ چھُ بوٚڑ فون بہٕ چھَس کَران یہِ یوٗز وٕنکیٚن زَن تہٕ چھِ یہِ ایٚپلِکیشَن بہٕ ہیٚکہٕ ہَنہٕ یہِ کٔرِتھ یوٗز لَکٹِس فونَس مَنٛز کینٛہہ مگر مےٚ چھُ یہِ چھُ بوٚڑ فون بہٕ چھَس یتھ مَنٛز یہِ یوٗز کَران بہٕ چھَس ییٚلہِ سماٹ فون یوٗز کَران گۄڈٕ ٲسۍ تم لَکٕٹۍ فون مگر آز چھِ بٔڑۍ فون بہٕ چھس یہِ فٲیدٕ تُلان یتھ فونَس یا مےٚ چھُ پَرُن سُہ چھَس بہٕ پَران یمے پیٚٹھٕ کُنہِ ساتہٕ چھُم ٹایم تہِ زایہِ گَژھان سیٖریَلَن سۭتۍ یہِ چھُ امیُک یہِ چھُنہٕ فٲیدٕ امیُک کینٛہہ یہِ چھ نۄقصانات یا شُرۍ گٔیہِ وٲران امے سۭتۍ فلمہٕ وٕچھان یوٚتانۍ ماحول بِگڈیو آو ویٚسٹرن ماحول یور یہِ چھُ مَطلَب اتھ نۄقصان اتھ فونَس اگر کٲنٛسہِ دِمو اتھَس مَنٛز سُہ کَرِ اتھ اصل اِستعمال تہِ کانٛہہ کَریٚس بُرٕ اِستعمال یہِ چھِ پَیی پَنٕنۍ پَنٕنۍ سونٛچ یُس ہَسا ٹیٚکنالجی چھ اَزٕچ دور چھِ یِم ہَسا بَنے ٹیٚکنالجی سۭتۍ یِم چیٖز واریاہ آسان مِثال پَرنہٕ باپَتھ اوس پیٚوان خَبر کوٚت واتُن آز چھ موبایل کوٚڑ تہٕ پوٚر پھِزِکس والا چھُ فِزِکس والا چھ پَرناوان موبایلَس پیٚٹھ آنلاین اَسہِ آسَن ہوٹَل کَرٕنۍ بُک آنلاین کَرو شاِنٛگ آسہِ کَرٕنۍ کینٛہہ چیٖز آسہِ کَرُن آنلاین کَرو کٲنٛسہِ برونٛہہ اوس پیٚوان بینٛکَن پیٚٹھ واتُن پَتہٕ ٲسۍ پیٚوان پونٛسہٕ اَنٕنۍ آز چھ کوٚڑ موبایل کوٚڑ ایٚم پے جی گوٗگل پے روٚٹ شاپِنٛگ سۄ تہِ کٔر گَرِ میٖشو پیٚٹھ آسہ کانٛہہ تہِ چیٖز ضوٚرَتھ اَنو یا بیٚیہِ کینٛہہ پرٛٮ۪تھ کانٛہہ چیٖز چھ موبایلَس پیٚٹھ